اَگر أسۍ بارہمولہ ڈِسٹرکٹٕچ کَتھ کَرو ییٚتہِ چھُ واریاہ زیادٕ اَصٕل ماحول بارہمولہ ڈِسٹرکس منٛز چھُ اکھ دریاو پَکان یَتھ أسۍ جہلم چھِ وَنان تہٕ مَگر لوکو چھُکھ سُہ کوٚرمُت تَتھ پَنٕنۍ گندگی ژوٚٹھ وۄٹھ سورٕے تٔتی کران یوٗتاہ تِمن گرن منٛز چھُ نیران تَمہِ وجہہ سۭتۍ چھُ نہٕ تَمیُک آب تیٚوٗتاہ صاف روٗدمُت کہِ یُس ہیٚکو چیٚتھ فاریٚسٹ اگر أسۍ جنگلو کَتھ کَرو واریاہ زیادٕ جنگل چھُ بارہمولہ ڈِسٹرکس منٛز اوٗڈی علاقن کِنۍ تہٕ یِم واریاہ زیادٕ خوٗبصوٗرت چھُ تہٕ یَپٲرۍ اکھ صاف ہوا پَکان آسان چھُ تہٕ اَگر أسۍ کَتھ کَرو مُوٚنسپُل کٔمیٖٹی ہِنز یہ یَپٲرۍ بہٕ چھس روزان گام بہٕ چھس أکِسس گامَس منٛز روزان تہٕ تَپٲرۍ چھُنہٕ مُوٚنسپُل کٔمیٖٹی ہیٚکان آسان کِہینۍ اَلبتہ ٹونن منٛز چھُ آسان مَگر ییٚمہِ حِسابہٕ مےٚ وُچھمُت چھُ بارہمولہ ڈِسٹرکس منٛز چھُ قۄدرٔتی چیٖز واریاہ اَصٕل اَگر أسۍ آب شارن ہٕنز کَتھ کَرو جنگلاتن ہِنز کَتھ کَرو مَگر تِتھ کٔنۍ صفٲٮٔی چھُ نہٕ تَتہِ ایٚوان لَبنہٕ کِہینۍ بارہمولہ مین ٹَونٕچ کَتھ کَرو تَتہِ تہِ چھُ نہٕ صفٲٮٔی کِہینۍ یا باقین جاین ہٕنز بارہمولس منٛز یِم تہِ گام چھِ تَپٲرۍ تہِ چھےٚ نہٕ تیٖژھ صفٲٮٔی کہیٖنۍ صفٲٮٔی لِہٰزٕ چھُ نہٕ بارہمولہ ڈِسٹرکس منٛز یوٗتاہ اَصٕل کِہیٖنۍ